اسلام علیکُم وعلیکُم سلام آ خٲرٕے چھا کیٚنٛہہ چھُنہٕ زنٛگَن چھےٚ دَگ روزان تُہۍ ییٖزیٚو کٕلِنِکَس پٮ۪ٹھ تُہۍ ؤنۍتو مےٚ تُہۍ ما چھُو کھنٛڈ کَران زیادٕ اِستعمال کھنٛڈ چھُ تام کَرُن بنٛد اَتھ تہٕ اَتھ کیٛاہ چھُ وَرُم چھا اَتھ وَرنِلو اَتھ گٔے کَرٕنۍ کٲم کیٛاہ چھِ اَتھ وَنان اَتھ چھِ اٮ۪نٹی بَیاٹِک اَتھ چھِ اٮ۪نٹی بَیاٹِک کھٮ۪ون کیٚنٛہہ تہٕ یہِ گژھِ آ بیٚیہِ یِیِو تُہۍ کٕلِنِکَس پٮ۪ٹھ کیٛاہ چھِ اَتھ وَنان صُبحس تہٕ أسۍ دِمو اَتھ نظر بیٚیہِ ما پیٚیہِ اَتھ کَرُن فرق گژھِ اَصٕل پٲٹھۍ تہٕ کیٛاہ چھِ اَتھ وَنان وَرَم ما باسان آ فلحال کوٚر یہِ مان ژٕ سُویٖٹٕس کٔرۍ بنٛد مِٹھٲے وِٹھٲے آ کیٛاہ چھِ اَتھ وَنان مطلب چاے چاے واے چیٚے نہٕ زیادٕ لیپٹَن چاے کِہیٖنٛۍ آ تُہۍ ییٖزیٚو صُبحَس چلو ٹھیٖک چھُ اَدٕ کیٛاہ